سٲنۍ فیملِی یۄس چھِ زِ أسۍ چھِ روٗزان أکِس جۄایِنٛٹ فیملی منٛز یَتھ منٛزَن اسہِ مےٚ سۭتۍ میٛون دادا جِی چھُ روزان دادی چھِ روزان مَمِی پاپہٕ چھِ روزان بھٲے زٕ چھِ روزان اسہِ چھُ یِوان واریاہ مَزٕ پانہٕ وٲنۍ رٔلِتھ مِلِتھ رُوزنَس بیٚیہِ چھِ أسۍ پانہٕ وٲنۍ مَذاق تہِ کَران مٔستی کَران پانہٕ وٲنۍ اَکھ أکِس سۭتۍ رٔلِتھ مِلِتھ کھیٚوان چیٚوان أتی چھُ لَگان واریاہ مَزٕ فرٛیٚنٛڈَن متعلق اگر بہٕ کَتھ کَرٕ فرٛیٚنٛڈٕز چھِ مےٚ واریاہ زیادٕ أڑۍ چھِ نیٚبرِمِیٚن مُلکَن منٛز روزان أڑۍ چھِ ییٚتیٚے ییٚتی روزان بہٕ ٲسٕس سکوٗل گژھان سکوٗلَس منٛز چھِ مےٚ واریاہ زیادٕ فرٛیٚنٛڈٕز بَنیٛامِتۍ یِم أسۍ ٲسۍ واریاہ مَزٕ اوس اسہِ پانہٕ وٲنۍ یِوان پَرنَس منٛز ٲسۍ اَکھ أکِس مدد کَران کٲنٛسہِ ٲس کیٚنٛہہ کُنہِ چیٖزٕچ ضروٗرت آسان تَتھ منٛز ٲسۍ اَکھ أکِس مدد کَران واریاہ زیادٕ وُنٛکیٚن تہِ اگر اسہِ کٲنٛسہِ فرٛیٚنٛڈَس کیٚنٛہہ چھُ آسان ضروٗرت مےٚ چھِ واریاہ نیٚبرِمیٚن مُلکَن منٛز فرٛیٚنٛڈ تِمَن اگر کُنہِ چیٖزٕچ کیٚنٛہہ ضروٗرت چھِ آسان تِم چھِ فون کَران أسۍ چھِ وُنٛکیٚن تہِ اَکھ أکِس بَکار یِوان مدد کَران ہَر کُنہِ رٔنٛگۍ کَران مدد یا سکوٗلَس منٛز کانٛہہ بیٚمار اوس گژھان ہوسٹَل ٲسۍ أسۍ روزان ہوسٹَلَس منٛز تَتہِ ٲس کٲنٛسہِ کیٚنٛہہ رۄپیَن دَہَن ہنٛز ضروٗرت پیٚوان تٔمِس ٲسۍ أسۍ تِم پونٛسہٕ تہِ دِوان مدد کَران ہَر کُنہِ ذٔریعہِ ٲسۍ تٔمِس مدد کَران پانہٕ وٲنۍ وُنٛکیٚن تہِ چھِ اسہِ واریاہ اَکھ أکِس یِوان وُنٛکیٚن تہِ واریاہ زیادٕ بَکار اَکھ أکِس نِش وُنہِ تہِ گَژھان واریاہ مَزٕ چھُ پانہٕ وٲنۍ یِوان اسہِ